ہیٚلو اَسلامُ عَلیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک گَرِ چھِوا سأری ٹھیٖک اَہَن حظ ٹھیٖک مےٚ حظ اوس تۅہہِ نِش اکھ مَشورٕ ضروٗرت مےٚ حظ اوس أکِس رِشتہٕ دارس نَستہِ پَر أڈِج کَڈناوٕنۍ تُہۍ ؤنۍتَو وۅنۍ وۅنۍ کیٛاہ کَرو اَتھ کیُتھ گژھِ گورمِنٛٹ ہاسپٕٹل ٹھیٖک کِنہٕ پرٛیویٹ اچھا تُہٕنٛدِ حِساب کوٚت پَزِ اسہِ گَژھُن اچھا ٹھیٖک اچھا اتھ خٲطرٕ کیٛاہ میٚڈِسنٕز نِنۍ اچھا اچھا کھیٚن چیٚن ویٚن چیٚن کیٛاہ

اچھا بیٚیہِ کیٚنٛہہ اچھا ٹھیٖک اچھا پۅنٛسہٕ کٍتیٛاہ لگن ٹین لیک بَرابَر ہا

اچھا ٹھیٖک اچھا وۅنۍ کوٚتَن پَزِ اَسہِ یُن اچھا اچھا سُہ کتہِ اچھا ٹھیٖک تتہِ ٲسوا تُہۍ کِنہٕ بدل کانٛہہ اچھا ٹھیٖک اچھا لاڈٕس ہاسپٕٹَل اچھا بیٚیہِ کیٚنٛہہ پَرِہیز أمِس کَرُن اچھا باقٕے کھیٚون سورُے نا اَدٕ سا اَدٕ سا بہِو شُکریہ شُکریہ